بہٕ چھَس پَنٕنۍ کٲم یِتھ پٲٹھۍ کَران زِ باقِیَن چھِ سٮ۪ٹھاہ خۄش گژھان میٛٲنۍ کٲم کَرٕنۍ بہٕ چھَس پنٛنہِ رٮ۪سپانسِبِلٹی باپَتھ مطلب پَنٕنۍ فَرٲیِض اَنجام دِوان زِ میٛٲنۍ کٲم گژھِ وقتَس پٮ۪ٹھ تیار آسٕنۍ بہٕ چھَس مَسہِ تہِ وونان موزٕ تہِ بَناوان بِنیان تہِ چھَس بہٕ بَناوان یِم مےٚ کَسٹَمَر آرڈَر دِوان چھِ تِم چھَس بہٕ بَرابَر تِہِنٛدِس ڈیٹَس پٮ۪ٹھ تیار کَران تِمَن چھُنہٕ کٕہۭنۍ تہِ اٮ۪رٮ۪ر یِوان زٕ تِمَن آسہِ نہٕ تَمہِ دۄہ پَلو تیار ییٚمۍ دۄہ تِم وَنان چھِ تَمے دۄہ چھِ تِہُنٛد پَلو تیار آسان اَمہِ سۭتۍ چھِ تِم لُک سٮ۪ٹھاہ ماٹِویٹ گژھان میٛانٮ۪ن چیٖزَن سۭتۍ کیٛازکہِ مےٚ چھِ آسان تَتہِ تیٖتیٛاہ لُطُف اَنداز چیٖز بَنومُت اَگر أسۍ کَتھ کَرو وال ہینٛگِنٛگَن ہٕنٛز مےٚ چھِ آسان تِم چیٖز تہِ بَنٲمٕتۍ نِٹِنٛگ سۭتۍ پَتہٕ چھِ تَمہِ پَتہٕ چھِ تِم کَسٹَمَر یِوان مےٚ نِش تِم چھِ ہٮ۪کان پنٛنٕس بیٚیہِ کِس بیٚیہِ کِس نَفرَس تہِ أنِتھ ییٚمۍ سۭتۍ تِم واریاہ زیادٕ مُتَفِق آسان چھِ زِ تِمَن چھِ تِم کامہِ واریاہ زیادٕ خۄش کَران یُس نِٹِنٛگ ہِنٛز کٲم چھِ آسان یہِ چھِ آسان واریاہ اَصٕل کٲم یہِ چھےٚ سارنِیَن لُکَن خۄش کَران